ہیٚلو اَسلام علیکُم بَس دُعا تُہۍ کٕم چھُو اَچھا بہٕ چھُس اَچھا اَچھا ؤنِو تُہۍ تۅہہِ کیٛاہ چھُو کَرُن گۄگجہِ

مےٚ چھُ ہیوٚن دوٚپمو مےٚ چھُ ہیوٚن اَسہِ چھُ ماشا اللہ گُپَن زٕ ژور تہِ گَرِ اَسہِ چھِ گۄگجہِ لگان گۄگجہِ موٗجوٗب چھُ اَسہِ ضروٗری ہیوٚن تُہۍ ؤنۍتو مےٚ ریٹٕچ آ ریٹٕچ ؤنِو تُہۍ ریٹ کیٛاہ چھِ زیادٕ مُجے چھِ گژھان زیادٕ ریٹ مُجہِ چھِنہٕ ییٖژاہ گژھان ریٹ کِہیٖنۍ تِکیٛازِ مےٚ چھِ گۄگجَن ہٕنٛز زیادٕ ضروٗرَت تِکیٛاز گۄگجے چھِ اَز گُپنَن لَگان سردی منٛز وَنٛدٕ چھُ یور ینہٕ وول آ گۄگجَن ہٕنٛز ریٹ ؤنِو تُہۍ مےٚ گۄڈٕ ٲٹھ شَتھ تہِ چھِ زیادَے گژھان زیادَے زیادَے چھِ گژھان گۄگجہِ چھِ گژھان ٲٹھ شتھ زیادَے تھوڑا کٔرِو کَم نہَ سُہ گوٚو ہُمَن خٲطرٕ بہٕ چھَس اَکھ غریٖب اِنسان وۅنۍ کٔرِو تھوڑا بہت کَم اَسہِ

مگر گازرٮ۪ن ہٕنٛز ریٹ کیٛاہ چھُ اَز گازرٮ۪ن ہٕنٛز ریٹ

تُہۍ ؤنِو گۄڈٕ گازرٮ۪ن ہٕنٛز ریٹ ؤنِو تُہۍ آنٛچار چھِ اَز بَران آنچار چھِ وَنٛدَس زیادٕ لَگان اَز دالَن والَن سۭتۍ تُہۍ ؤنِو آنچارٕچ ریٹ ہاکھٕ آنٛچار یُس چھا بَران تَمِچ ریٹ تہِ گژھِ پَتہٕ آسٕنۍ یِتھَے کَمٕے یِمہٕ بہٕ اور رۄپیہِ دَہ تہِ گژھن چَنٛدَس آسنہِ تُہۍ ؤنِو ریٹ مےٚ آنچار ہاکھٕچ ٲٹھ شَتھ تہِ حظ چھِ زیادَے گژھان ٲٹھ شَتھ تہِ چھِ زیادَے گژھان میٛون تہِ سونٛچو بہٕ چھُس عیال بار زیادٕ چھِ گژھان زیادٕ زیادٕے چھِ گژھان ٲٹھ شتھ نہَ حظ جلدی حظ چھِ گژھان تِکیٛازِ مےٚ چھِ ہاکھ تہِ چھِ مےٚ کۅینٛٹل کھنٛڈ ضروٗرت ہاکھ تہِ چھُم مُجہِ تہِ گژھن آسنہِ تُہۍ چھُو نا ریٹ وَنان زیادٕ اگر ریٹ آسہِ ڈاوُن تیٚلہِ نِمہٕ بہٕ سورُے نہَ نہَ بہٕ ہٮ۪کہٕ نہٕ بیٚیہِ کُنہِ جایہِ بیٚیہِ کُنہِ جایہِ ہٮ۪کہٕ نہٕ بہٕ گٔژھِتھ کِہیٖنٛۍ تۄہہِ کوٚروٕ نا فون اگر نہٕ تُہۍ دوٚپمو چھِ ہَے کیٛاہ چھَنہٕ تۄہہِ کوٚروٕ نا فون اورَے تُہۍ چھُو مجبوٗر وُنکٮ۪ن تِکیٛازِ موسم چھُ خراب وُنکٮ۪ن چھِ موسم خراب چلو ٹھیٖک چھُ بہٕ دِمہٕ یہِ کہِ نظراگر برابٔری آے کیٚنٛہہ پرواے چھُنہٕ مَہ ہیٚیِو ٹٮ۪نشن اِنشاللہ نہَ نہَ نہَ کٕہٕنٛۍ چھَنہٕ مشااللہ اَسہِ چھِ دِل دِل چھُ اَسہِ بوٚڈ مشااللہ بہٕ دٮ۪مہٕ تیٚلہِ نظر چلو بِہِو رۄبَس حوال اَدٕ کیٛاہ اَسلام وعلیکم نہَ نہَ بہٕ یِمہٕ چلو بِہِو رۄبس حوال اَدٕ کیٛاہ اسلام